ہیٚلو وعلیکُم سلام ہاں ٹھیٖک ؤنِو زُکام ہا اَتھ گژھِ زُکامس بہَہ دِنۍ حظ آبہٕ بہَہ بیٚیہِ یُس دوا پیٛوٗنٛت تھوٚومو سُہ گوٚو ترٛٮ۪ن دۄہن دوا کھٮ۪ون کنٹِنیوٗ اَگر نہٕ فرق گژھِ تَمہِ پتہٕ گژھِ مےٚ نِش یُن بیٚیہِ